اَسَلامُ علیکُم آز حظ چھِ اَسہِ یہِ نزدیٖک مارکیٹ اَکھ شُپیَن گول مارکیٹ یَتھ وَنان چھِ تہٕ تَتہِ نَس چھِ کٲم گژھان تَتہِ نَس چھِ اَسہِ آسان یہِ ہول سیل ریٹَس پٮ۪ٹھ واریاہ چیٖز میسر تَتہِ چھِ اَسہِ کِریان وٲلۍ تہِ ہول سیل واریاہ تَتہِ چھِ اَسہِ سبزی تہِ ہول سیل وٲلۍ واریاہ یِم واریاہ اَصٕل ریٹَس پٮ۪ٹھ چھِ دِوان تہٕ بیٚیہِ تِمَن اَصٕل چیٖز آسان اگر کِریانٕچ کَتھ کَرو کِریان تہِ چھِ تِمَن اَصٕل آسان تہٕ سبزی تہِ چھِ تِمَن واریاہ اَصٕل آسان سبزی وٲلۍ یِم تَتٮ۪ن چھِ تہٕ کۄکَر وۄکَر اگر آسن تِم چھِ ہول سیل ریٹَس دِوان یا کانٛہہ تہِ چیٖز چاے آسہِ اَنٕنۍ بیٚیہِ کانٛہہ چیٖز آسہِ اَنُن کانٛہہ تہِ چیٖز چھِ اَسہِ مِلان سُہ یا مصالہٕ آسہِ کانٛہہ اَنُن سٲری چیٖز چھِ اَسہِ تَتِنَس ہول سیل ریٹَس پٮ۪ٹھ مِلَن تہٕ واریاہ اَصٕل مارکیٹ چھُ تَتہِ شُپیَن سُہ تہٕ تَتہِ چھِ أسۍ اَنان سورُے کینٛہہ یہِ تہِ اَسہِ ضٔروٗرت پیٚیہِ تہٕ سُہ چھِ أسۍ اَنان تٔتی تَتہِ چھِ دُکاندار اَکھ شبیٖر ٹاک چھِ تٔمِس وَنان تٔمِس تہِ چھُ پرٛٮ۪تھ کانٛہہ چیٖز اَسہِ مِلان تہٕ اَسہِ چھَنہٕ کٕہٕنۍ دِقت گژھان ییٚتہِ یِم چیٖز ژھانٛڈنَس منٛز تہٕ وۄنۍ یُس آن وٕنکٮ۪ن چھُ وۄنۍ دۄہ کھۄتہٕ دۄہ بدلان چھِ چیٖز وٕنکٮ۪ن چھِ زیادٕ آنلاین شاپِنٛگٕے پَسنٛد کَران تہٕ آنلاین تہِ چھِ اَسہِ واریاہ ویسے چھَنہٕ تیٖژ تہِ زیادٕ فیسَلٹی اٮ۪ویلیبٕل آنلاینٕچ کہِ تِکیٛازِ وٕنہِ چھِنہٕ آرڈَر رَٹان آنلاینُک کینٛہہ ہول ڈٮ۪لؤری چھَنہٕ وٕنۍ سبزی وبزی زیادٕ گژھان کینٛہہ البتہ باقٕے چیٖز یِم چھِ تِمَن چھِ أسۍ ہوم ڈِلؤری خٲطرٕ کَران آرڈَر اگر أسۍ کانٛہہ چیٖز وٕچھو وٕنۍ آسہِ اَسہِ کِرٛیٖم اَنُن کانٛہہ یا فراق شلوار آسہِ اَنُن یا شال آسہِ اَنُن کانٛہہ تہِ چیٖز آسہِ اَنُن سُہ چھِ أسۍ آنلاین کَران آرڈَر آنلاینَس منٛز چھِ فٲہِدٕ تہِ واریاہ تہٕ واریاہ نۄقصان تہِ چھِ کینٛہہ رٔتۍ چیٖز چھِ آنلاینَس یہِ کہِ أکیٛاہ وٕنکٮ۪ن چھُنہٕ ٹایمٕے مارکیٹ گژھنَس اِنسانَس آسان زیادٕ کوٚر آرڈَر تہٕ ووت دۄیہِ دۄہہِ واتہِ ژورِ دۄہہ واتہِ ووت پٲنٛسَن ہُنٛد تہِ چھِنہٕ ٹٮ۪نشَنٕے وٕنکٮ۪ن چھِ ضوٚرَتھ ہُہ آرڈَر کٔرِتھ اگر نہٕ وٕنکٮ۪ن چھِ پونٛسہٕ ژورِ دۄہہِ ہٮ۪کو پیمٮ۪نٛٹ کٔرِتھ ییٚمہِ یا ییٚمہِ ساتہٕ اٮ۪ویلیبٕل آسان تمی ساتہٕ ہٮ۪کو یا وٕنکٮ۪ن چھِ کرٛیٚڈِٹ کاڈ ڈیٚبِٹ کاڈ ڈیٚبِٹ کاڈَن پٮ۪ٹھ چھِ گژھان یہِ کرٛیٚڈِٹ کاڈَن چھِ ڈیٚبِٹ کاڈٕ پٮ۪ٹھ چھِ أتۍ نٕے ژَٹان پونٛسہٕ یا کرٛیٚڈِٹ کاڈ چھِ تَتھ منٛز ہٮ۪کو پَتہٕ ہُتھ پٲٹھۍ پونٛسہٕ ترٛٲیِتھ مَنتھٕلی ژَٹہِ نا کیٛاہ ژَٹہِ نا وٕنکٮ۪ن چھِ واریاہ تِم فیسلٹی تہِ چھِ اٮ۪ویلیبٕل وٕنکٮ۪س آسہِ چیٖز اَنُن قٕسطن منٛز تہِ ہٮ۪کو پٲنٛسہٕ بٔرِتھ تہِ مسلہٕ چھُنہٕ وٕنکٮ۪ن اَکے ساتہٕ چھِنہٕ پونٛسہٕ بَرنٕچ تہِ ضوٚرَتھ کینٛہہ سُہ قٕصہٕ چھُنہٕ کینٛہہ مگر مسلہٕ چھُ بیٛاکھ وۄنۍ چھُ آنلاین اَنُن اوٚن وۄنۍ تہٕ کانٛہہ اَن پَڑھ چھُ آسان بِچور تٔمِس چھُنہٕ بِچٲرِس کَتھٕے تگان کَرٕنۍ یا موبایلٕے تگان چَلاوُن تہٕ سُہ چھُ تٔمِس چھِ گژھان آنلاین شاپِنٛگَس منٛز تھوڑا دِقت وۄنۍ اگر تَگَان چھُ کٲنٛسہِ تہٕ تٔمِس چھُ گژھان یہِ پرٛابلِم چھِ یہِ کہِ اگر وُنۍ آو آرڈَر اورٕ تہٕ پَتہٕ چھُ واریاہ مُشکل گژھان اگر نہٕ سُہ آرڈَر تیُتھ اوس کینٛہہ اکثر چھِ یہِ گژھان اَدلہِ بدل چھِ آسان آمُت آرڈَر مطلب اوٚن کینٛہہ تہٕ کَلَر چھِ آسان آمُت بدل سایز آو اَدلہِ بدل پَتہٕ سُہ واپَس کَرُن سُہ سایز چھُ مُشکل گژھان واپَس تِمَن فون کَرُن اگر ہُتھ پٲٹھۍ چھِ آسان یِم پرٛابلِم چھِ گژھان آنلاین شاپِنٛگ منٛز تہٕ سہوٗلیت تہِ آے واریاہ تہٕ مگر اَتھ چھِ پَنٕنۍ نۄقصان تہِ واریاہ وٕنۍ کوٚر یہِ کہِ آڈَرٛل آرڈَر گوٚو مطلب اَکھ پیکٮ۪ٹ اوس آرڈَر کَرُن تَتہِ لوٚگ زٕ یا ترٛےٚ گٔے آرڈَر ایٹ اےٚ ٹایم اَدلہِ بدل لوٚگ بَٹَن یا کینٛہہ گوٚو ٹَچ لوٚگ فونَس تَتہِ چھِ ترٛےٚ پرٛوڈَکٹہٕ پٮ۪وان یِتھ پَتہٕ چھِ پٮ۪وان ترٛٮ۪ن ہِنٛز پیمٮ۪نٛٹ دِنۍ تِم چھِ تیٚلہِ تہِ نِوان اگر وَنہوک یِم چھِ واپَس کَرٕنۍ رِٹٲرٕنَس خٲطرٕ تہِ چھِ آسان اوپشَن سوٗز رِٹٲرٕن کوٚر واپَس مگر مسلہٕ چھُ یہِ کہِ کیٛاہ وَنہٕ پونٛسَن چھُ پَتہٕ پٮ۪وان پیارُن کیٛاہ تھام گڑا کُنہِ ساتہٕ گژھان کرٛیٚڈِٹ کُنہِ ساتہٕ آسان أمِس سٔروَر ڈاوُن کُنہِ ساتہٕ آسان بدل کینٛہہ مسلہٕ تِم پرٛابلِم چھِ گژھان تہٕ مگر نہ تہٕ چھُ آنلاینَس واریاہ پَنٕنۍ فٲیدٕ تہٕ آنلاین شاپِنٛگ چھِ اَسہِ واریاہ ہُتھ پٲٹھۍ پَسنٛد تہِ کَران تہٕ خۄش تہِ چھِ مےٚ گژھان آنلاینٕے تھوٚو أنِتھ ہَپٲرۍ نہٕ خۄشکٮ۪تھ کِہیٖنۍ وٕنۍ چھِ آسان کانٛہہ چیٖز دٔہ چھِ وٕچھان کَتہِ اوٚنوُ کیٛاہ اوٚنوُ وۄنۍ کوٚت چھُو گژھُن کیٚمِس نِش اوٚنوُ ہُہ اوٚن ژھۄپہٕ کٔرِتھ سُہ چھُ واتان گَرٕ نہ چھِ دٔہَن پٮ۪وان جوابٕے دیُن تہٕ نہ کِہیٖنۍ سُہ چھُ واتان گَرَے تہٕ تَتھ چھِںہٕ کٕہٕنۍ ٹٮ۪نشَنٕے آسان تمہِ موٗجوٗب چھِ مےٚ آنلاین شاپِنٛگ پَسنٛد تہِ مگر تَتھ چھِ پَنٕںۍ یِمَے نۄقصان چھِ تَتھ کُنہِ ساتہٕ آو اَدلہِ بدل چیٖز کینٛہہ گوٚو یا اکثر چھِ گژھان یہِ کُنہِ ساتہٕ چھِ آرڈَر کَران تہٕ ڈٮ۪لؤری منٛز چھِ پرٛابلِم گژھان یا بدل کینٛہہ اوس نہٕ اِنسان اٮ۪وَلیبٕل فونٕے تُل نہٕ اِنسانَن وقتَس پٮ۪ٹھ تہٕ آرڈَر چھُ کٮ۪نسَل گژھان یا واپَس گژھان تِم مسلہٕ چھِ گژھان یَتھ منٛز آنلاین شاپِنٛگ منٛز نہ تہٕ ٲس نہٕ تَتھ کٕہٕنۍ مسلہٕ تہٕ یا کُنہِ ساتہٕ چھِ یہِ گژھان کَپُر فراق شلوار اوٚن تَتھ چھِ آسَن کَپُر آمُت تھوڑا توٚن أسۍ چھِنہٕ زیادٕ تٔنۍ پَلو لاگنٕے تہٕ پَتہٕ چھِ زایہِ گژھان تِم چیٖز اِنسان چھِ دَپان اَمہِ کھۄتہٕ چھِ بہتر اگر ہُتھ پٲٹھۍ أچھَن بٔتھِ کَنی وٕچھِ یَس گٔر ؤر کٔر اَکہِ ساتہٕ مےٚ آرڈَر تہٕ تَتھ اوس سُہ ٲس نہٕ زیادٕ اَصٕل کینٛہہ سُہ ٲس نہٕ مطلب واٹَر رٮ۪زِسٹَنٛٹہٕ ہاوان ٲس سۄ واٹَر رٮ۪زِسٹَنٛٹہٕ مگر ٲس نہٕ سۄ کینٛہہ تَتھ اوس آب گژھان تہٕ سۄ ٲس مےٚ اَکہِ دۄہ لٲگتھٕے مےٚ چھٔلۍ بانہٕ تَتھ گوٚو آب أکیٛاہ دُکانَس پٮ۪ٹھ آسہِ ہے أنۍمٕژ أتۍ نی گژھٕ ہَس کَرٕہَس فون کَرٕہَس واپَس ہۄتھ تہِ ٲس تِمو ویرنٹی دِژمٕژ گیرَنٹی ویرَںٹی ٲس تَتھ تہِ کیٛاہ تھام تہٕ مگر ہیوٚک نہٕ واپسٕے کٔرِتھ تہٕ پیوٚ سُہ أتی یِم چیٖز چھِ گژھان آنلاینَس منٛز اتہٕ آفلاینَس منٛز فرق مےٚ چھُ پانَس پَسنٛد آنلاین شاپِنٛگٕے تہٕ بیٚیہِ چھُنہٕ ییٚتہِ ییٚتہِ چھُ بدل مسلہٕ ییٚتہِ چھُنہٕ وٕنہِ تیوٗت آنلاینُک مارکیٹ تہِ ییٚتہِ چھُ مسلہٕ گژھان وٕنکٮ۪ن آنلاین شاپِنٛگ منٛز چھِ ییٚتہِ تھوڑا دقتٕے گژھان وٕنہِ چھُنہٕ زیادٕ آنلاینُک یہِ کینٛہہ یہِ سِسٹَم یا باقٕے چیٖز چھِ أسۍ چھِنہٕ ہٮ۪کَن ییٚکیٛاہ آنلاین یِم آیِس کِرٛیٖم وایِس کِرٛیٖم زیادٕ آرڈَر دِتھ کینٛہہ کیٛازِکہِ ییٚتہِ چھِنہٕ اَسہِ تیٖژاہ ٹرٛانَسپوٹ فیسلٹی تہِ تمہِ آے کِہیٖنۍ وٕنہِ چھِنہٕ تیوٗت آنلاینُک مارکیٹ کینٛہہ البتہ باقٕیَن سٕٹیٹَن منٛز اگر وٕچھو یا سرینگر وِرینگر سِٹی کُن تہِ چھُ توتہِ ٹھیٖک ٹھاک آنلاین چَلان مگر سانہِ سایڈٕ چھُنہٕ وٕنہِ زیادٕ آنلاینُک مارکیٹ کینٛہہ شُکریہ